ییٚتہِ چھِ بانڈ آسان کٲشِر بانڈ پرانہِ زَمانٕکۍ تِم چھِ یِوان گرٕ پَتہٕ گرٕ پَتہٕ سومبراوان توٚمُل تِمَن چھِ آسان باجہِ بیٚیہِ چھِ آسان تِمَن سۄ بانسُری ییٚمہِ سۭتۍ یِم وایان چھِ بیٚیہِ چھِکھ تُمَکھ نٲر آسان